اَگَر مےٚ موقعہٕ یِیہِ دِنہٕ کہِ کلاس دِنُک تہٕ بہٕ ہیٚکہٕ پنٕنۍ ایٚکِسپیٖریَنٕس ہٲیِتھ میون یُس ایٚکِسپیٖریَنٕس چھُ زیادٕ تَر یُس مےٚ فٔسٹ ایٚکِسپیٖریَنٕس چھُ فاسٹ اکہِ پھِرِ چھُ مےٚ دیُتمُت تہِ اکھ کلاس مَطلَب اَسہِ ٲسۍ کلاس مَنٛز ٹیٖچَر کُنہ تہٕ بہٕ دوٚپ ٹیٖچَرَن دوٚپُن ژٕ دِ یتھ کلاس مےٚ دیُت کلاس مَطلَب سیٚوَنٹی پرسَنٹ بَچَن آو سَمجھ میون پَرناوُن کہِ ایٚکِسپیٖریَنٕس چھِ اتھ مَنٛز یوٗز گَژھان اتھ مَنٛز چھ مایِنٛڈ گَژھان یوٗز اتھ مَنٛز چھِ آسان تِم طریق اتھ مَنٛز چھِ آسان تِم شاٹ کَٹ آسان اتھ چھِ آسان ٹرٕکس وَنٕنۍ میٚتھَس مَنٛز چھِ واریاہ زیادٕ ٹرٕکٕس گَژھان اِستعمال امہِ سۭتۍ چھُ سمجھ یِوان واریاہ زیادٕ یُس میون سُہ اوس مےٚ چھُ واریَہَن جایَن مَطلَب نہَ چھُس بہٕ شاینیٚس نہَ کانٛہہ دلیٖل مےٚ چھنہٕ بہٕ چھُس واریاہ زیادٕ سپیٖچ اَگَر مےٚ وَنَن وٕنکنَس سپیٖچ دِ ڈی سی یَس بٕتھِ کَنۍ بہٕ ہیٚکہٕ بَرابَر دِتھ کیازکہِ بہٕ چھُس نہٕ کھۄژان وۄژان کینٛہہ بیٚیہِ یُس میون ایٚکِسپیٖریَنٕس چھُ بہٕ ہیٚکہٕ واریاہ زیادٕ شُرۍ موٹِویٹ کٔرِتھ پَرنَس مَنٛز فِزِکَل ایٚجُکیشنَس مَنٛز باقٕے باقٕے چیٖزَن مَنٛز ہیٚکہِ بہٕ آرام سان شُرۍ موٹِویٹ کٔرِتھ بہٕ ہیٚکہٕ بَرابَر تِمَن یوٗتاہ سَمجٲوِتھ یوٗتاہ نہٕ اکھ ٹیٖچَر چھُ ہیٚکان سَمجٲوِتھ کیازکہِ مےٚ چھُ واریاہ زیاد ایٚکِسپیٖریَنٕس بہٕ چھس بہٕ چھس نایِنٛتھ پاس ابھی بھی پَڑھ رہا ہوں بہٕ چھُس نایِنتھَس پَران تہٕ مےٚ چھُ مَگَر واریاہ زیادٕ ایٚکِسپیٖریَنٕس کیازکہِ مےٚ چھ واریاہ زیادٕ سپیٖچ دِتمٕتۍ مےٚ چھِ واریاہ زیادٕ اِنعام رٔٹمٕتۍ مےٚ چھ واریاہ زیادٕ گیمٕز گِنٛدمٕتۍ مےٚ چھُ تِمَن مَنٛز زیوٗنمُت اِسی لیے چھُس نہٕ بہٕ کھۄژان کینٛہہ بیٚیہِ چھُ مےٚ واریاہ زیاد اصٕل پوٚیِنٛٹ کہِ بہٕ چھُس ہَر وَقتہٕ سپیٖچ دِوان ییٚلہِ تہِ کانٛہہ اِی وَنہِ اَسہِ چھُ سپیٖچ دیُن بہٕ دِمہٕ گۄڈٕ کیونٛکہ یہِ چھُ میون ایٚکِسپیٖریَنٕس بہٕ ہیٚکہِ پَنُن ایٚکِسپیٖریَنٕس سۭتۍ واریاہ زیادٕ ماٹِویشَن دِتھ